السَلامُ علیکُم اگر أسۍ وٕچھو مطلب یُس مینسِپل کمیٖٹی یا پَنچایَت سِسٹَم چھُ آسان مَطلَب تمِس کم چیٖز پَزن لُکَن ہُنٛد خٲطرٕ مَطلَب تمِس کیاہ ریٚسپانسِبِلِٹی چھِ آسان سُہ چھُ آسان ذِمہ دار یِمو چیٖزو ہنٛدۍ خٲطرٕ سُہ گَژھِ لُکَن پرووایڈ سیف واٹَر گَژھن تِم کَرٕنۍ سیف ڈِرنٛکِنٛگ واٹَر گَژھن تِم کَرٕنۍ مَطلَب چَنہٕ خٲطرٕ گَژھِ آسُن صاف آب اِستعمال کَرنہٕ خٲطرٕ گَژھِ آسُن صاف آب ایٚلیٚکٹرکسِٹی گَژھِ آسٕنۍ کَمَرشَل یوٗز گَژھِ آسُن مَطلَب اگر أسۍ ایٚمٕچ مین فنٛکشَن وٕچھو سۄ کیاہ چھِ تمَن چھُ برقرار تھاوُن مَطلَب کَنَسٹرَکشَن یوٚس چھ آسان کُنہِ جایہِ چھِ آسان واٹَر ٹینکی بَناوٕنۍ یا پایپہٕ چھِ آسان تراونہٕ سُہ چھ تِمَن مَطلَب اصٕل پٲٹھۍ بَناوٕنۍ روڈٕس چھِکھ اصٕل بَناوٕنۍ ڈرینیٚج سِسٹَم چھُکھ اصٕل بَناوُن یا سکوٗل بِلڈِنٛگ چھَکھ آسان یا

کینٛہہ پراپَرٹی چھِ آسان یُس لُکَن ہٕنٛدۍ خٲطرٕ چھِ آسان کُنہِ جایہِ مَطلَب کامَن پراپَرٹی یۄس اِکۄٹے چھِ آسان لوٗکَن ہٕنٛد خٲطرٕ ییٚتہِ تِمَن چھ آسان ٹیٚکٕس لوکَل ٹیٚکٕس چھُ آسان تِمَن جَمَع کَرُن یہِ ذمہ وٲری چھِ آسان تِمَن تِمَن چھِ آسان گورمنٹ سکیٖم رِلیٹِڈ مَطلَب پرُگرامٕز کَرٕنۍ تمَن چھ آسان جنریٹ کَرٕنۍ آز چھِ یہِ سکیٖم ہُہ چھُس مَطلَب پرتھ کانٛہہ اِنفارمیشَن چھِ آسان تِمَن دِنۍ پرٮ۪تھ کٲنٛسہِ مَطلَب ایٚمپلایَس خٲطرٕ یِم گامَن مَنٛز چھِ آسان سیٖویج ڈِسپوزَل امیُک چھُ تِمَن خَیال تھاوُن پَبلِک ہیٚلتھ سٔروِس ہُنٛد چھُکھ تھاوُن فار ایٚگزامپٕل ہاسپٹَل گَژھن صاف آسٕنۍ تَتہٕ گَژھِ دَوا میلُن پیشَنٹَس گَژھِ اصٕل پٲٹھۍ ٹریٖٹ یُن کَرنہٕ ڈِسپیٚنسریٖز گَژھن آسنہٕ فیملی ویٚلفیر سیٚنٹٲرٕس گَژھن آسٕنۍ مان ژٕ لُکَن ہُنٛد لُکَن گَژھِ نہٕ کانٛہہ سَختی واتٕنۍ اگر تِم روڈ مَطلَب روڈ گَژھَن آسٕنۍ صاف وَتھ گَژھِ ٹھیک آسٕنۍ بِلڈِنٛگٕس گَژھن آسٕنۍ بَس شَلٹٲرٕس گَژھن آسٕنۍ یا خاص کر مَطلَب اِنسان چھ آسان ضروٗرَت کھیٚنٕچ چھَتِچ یا مَطلَب وَتہِ ہِنٛز ٹایلیٚٹ چھُ ضروٗری تہٕ یِمَن ہُنٛد چھُ تِمَن خاص خَیال تھاوُن یا ایٚجکیشنَل اِنَسٹیوٹ چھ واریاہ کَمپَلسری یِمَن ہُنٛد چھُ خَیال تھاوُن بیٚیہِ چھِ تِمَن یہِ ذمہ وٲری آسان کہِ یہِ برقرار تھاوٕنۍ بٔرتھ مَطلَب زیٚن کۭتیاہ یا مَرن کۭتیاہ تہُنٛد رِکاڈ چھُ تِمَن آسان موٗجوٗد تھاوُن وۄنۍ اگر أسۍ وٕچھو مَطلَب تِمَن چھِ یِم یِم فرض تہٕ تِم کیاہ چھِ کران واریاہ چھِ تِم تہِ یِم پَنُن یہِ کٲم چھِ واریاہ اصٕل طٔریٖقَس مَنٛز نِباوان حَلحَال طٔریٖقَس مَنٛز چھِ نِباوان واریاہ چھِ تِم تہِ یِم لاپَرواہی چھِ بَرتان